سٲنِس ڈِسٹرِکس منٛز نَسا ٲسۍ برونٹھ گیمہٕ ویمہٕ دِوان ٲسۍ سپوٹس مطلب گندنہٕ کینٛہہ دَپان ٲسۍ نا مطلب بِہِو گرے مہ گِندِو پَتہٕ ہسا ٲسۍ پانَے شُرۍ مطلب سانہِ وؠسہٕ یِم فرینڈ وینڈ ٲسۍ آسان تہٕ تِم ٲسۍ گَژھان پَتہٕ یوٚتن مطلب گِندنہِ سڑکہِ پؠٹھ ٲسۍ أسۍ گِندان کھانَن بیٚیہِ ہسا ٲسۍ گِنٛدان رَزِ وَزِ گِندان رٔڑی شٔڑی ٲسۍ گِندان یِممے یوت گیمہٕ ٲسۍ أسۍ گِندان مگر آز چھُ وۄنۍ واریاہ فیسلٹی وَنہِ چھُ سکوٗلَن منز ہاو گِندناوان کَلجٮ۪ن منٛز گِندناوان وۄنۍ آیہِ واریاہ سہوٗلِیت امہِ سۭتۍ روٗد سون صحت تہِ ٹھیٖک اؠگزَرسایِز چھ ضروٗری بیٚیہِ ہسا آو سٲنِس ییٚتہٕ ہسا گٔے اوترَے اَکھ لٔڑکی جاسیا اختر سۄ گٔے آی پی اؠلَس منٛز آی پی اؠل گِندنہِ وۄنۍ چھُ وارٕ وارٕہ بیٚیہِ برونٹھ نَسا ٲسۍ دِوان زیادٕ گِندنہِ یِم گیمہٕ وۄنی کیٛاہ آز چھُ کھو کھو گِندان ٲسۍ جالی بیٹ چھ گِندان واریاہ واریاہ گیمہٕ چھ اَسہِ گِندناوان آز بیٚیہِ ہسا گَژھِ موقعہٕ دِیُن یِمَن کورٮ۪ن وورؠن تہٕ لٔڑکٕے یوت کیازِ گِندان گیمہٕ أسۍ تہِ ہٮ۪کو واریاہ اَصل گِندِتھ أسۍ تہِ ہٮ۪کو بیٹ تہِ گِندِتھ أسۍ ہٮ۪کو والی بال تہِ گِندِتھ پرٛؠتھ کینٛہہ ہٮ۪کو أسۍ تہِ گِندِتھ سٲنِس گامَس منز ہسا ٲسۍ یِہٕے مطلب توتہِ سکوٗلن منٛز وۄنۍ کھیلہٕ کَراناوان صحت چھُ روزان آز چھُنہٕ یہِ مطلب برونٹھ ٲسۍ فیٹٕس ویٹٕس کھژھان آز چھُنہٕ تمہِ سۭتۍ کھسان کینٛہہ وۄنۍ چھُ گیمہٕ ویمہٕ